اَسہِ اوس کورمُت بَٹر چکن آرڈر مگر تۄہہ چھو سوزمُت پِزا اَسہِ چھُنہ یہِ ضروٗرت کِہینۍ تُہۍ ؤنو اَسہِ کِتھ پٲٹھۍ مِلن پَنٕنۍ پونٛسہٕ واپس بیٚیہِ کِتھ پٲٹھۍ رٔٹِو تُہۍ یہِ واپس بہٕ گٔیس واریاہ زیادٕ مویوس تُہنٛدِ سٔروِسہٕ سۭتۍ کیازِ کہِ مے اوس گۄڈٕنچہِ لَٹہِ کورمُت آز یہِ آرڈر مگر تۄہہ دِژوٕ اورٕ واریاہ بکواس سٔروِس